وعلیکُم السَلام اَہن حظ اَصٕل پٲٹھۍ حظ تُہۍ چھُو حظ ٹھیٖک اَہن حظ اَہن حظ اَہن حظ تُہۍ کَتہِ پٮ۪ٹھ چھُو اَہن حظ اَہن حظ أسۍ چھِ یِم کٕنان حظ فروٗٹ بۄکٕس چھِ ایٚولیبٕل حظ اَہن حظ اَہن حظ تۄہہِ کُس سایز اوسوٕ ضروٚرَت اَچھا رول اوسوٕ تۄہہِ زٕ نمبرس بَرُن تَتھ گوٚو سَتھ آنٛچہِ لاگُن سَتھ آنٛچہِ چھِ زٕ نمبر یِوان کیٚنٛہہ تَتھ چھِ سیم مِٹیٖرل آسان دۄنوٕنی سُہ چھُ رینٛجس روزان کَم آز سُہ گَژھہِ اَرتٕرٛہ رۄپیہِ حظ اَہن حظ اَہن حظ صاف تَتھ چھُ یِون سَتھ سَتھ آنٛچہِ چھُ یِوان سُہ چھُ رولس خٲطرٕ یِوان تَتھ ٲسِتن سُہ زٕ نمبر ٲسِتن یا صاف ٲستن سُہ چھُ اَکٲے مِٹیٖرل یِوان تَتھ چھِ رینٛج یِوان کَم قۭمتھ چھُ تَتھ کَم روزان نَہ نَہ نَہ نَہ سُہ نٔے نیرِ نہٕ تۄہہِ کوٗتاہ چھُو ضرورَت اَدٕ کِہیٖنۍ چھُنہِ پَراوے تُہۍ یِیِو صبحن وارٕکارٕ اَصٕل پٲٹھۍ دُکانس پٮ۪ٹھ تۄہہِ دِمہو گیرنٹی حظ پٮ۪ٹھہٕ سۄ پریشٲنی چَھنہٕ کیٚنٛہہ اَوا ڈیٚلِور ہیٚکو تَتھ کھژِ آٹو کِراے کھژِ تَتھ بَس سو چھَو تۄہہِ دِنۍ باقٕے چَھنہٕ پَریشٲنی کیٚنٛہہ ٹیپ ٹیپ مارکر اخبار وکبار سورٕے کیٚنٛہہ ایٚوَلیبٕل حظ سُہ چھَنہٕ پریشٲنی کیٚنٛہہ اخبار گَژھان شُراہ شیٚتھ اَکھ بیٛاکھ گَژھان اردہ شیٚتھ حظ آ فُل بُہٕر گَژھن پرٮ۪سُک کاکز صاف اَکھ سُہ چھُ گَژھن اردہ شیٚتھ اَوا سُہ کیٛازِ گَژھہِ نہٕ ییٚلہِ تۄہہِ جلدی کٔرِو وِدٕنۍ ٹو ڈیز رِٹٲرٕنۍ سُہ گَژھہِ آرام سان دۄن دۄہن تامَتھ ہیٚکِو تۄہہِ کٔرِتھ کیٛازِ سیٖزن چھُ مۄکٕل وۄنۍ چھُ سیٖزن اٮ۪نٛڈ واتن وول وۄنۍ ما ہیٚکو پتہٕ روزِ اَسہِ تہِ ییٚتہِ وٕنکٮ۪ن چھِ تَتہِ خٔریدار نِوان چھنہ آ آ تۄہہِ مَہ ہیٚیِو ٹٮ۪نشن کیٚنٛہہ صُبحن کَرو أسۍ پانے پریشٲنی وَرٲے تُہۍ تھٲزیٚو اَسہِ ایٚڈرس تھٲزیو تُہۍ اَسہِ ڈیٚلِِور کٔرِتھ نَہ کِہیٖنۍ چھُنہِ پَرواے کِہیٖنۍ چھُنہٕ پَرواے سر